یوٚتام میٲنۍ گۄڈٕنِچ ایٚکٕسپیریَنس چھِ فٔسٹ پروڈَکٹٕچ مےٚ کَرے آنلایِن آرڈَر ایٚمیزان پٮ۪ٹھ بُک ایٚس ایٚس سی ایٚچ ایٚل تہٕ مےٚ مِلِیے سۄ واریاہ مُنٲسِب رِیٹَس پٮ۪ٹھ تہٕ ییٚمہِ سۭتۍ مےٚ کِتاب رٔٹِتھ پَنُن پَرنُک فٲیدٕ تہِ تُل تہٕ سۄ کِتاب وٲژ باقِیَن تام تہِ تہٕ مےٚ میلیٚو واریاہ اَصٕل ڈِسکاوُنٹ تہٕ میٲنۍ گۄڈٕنِچ ایٚکٕسپِیریَنس ٲسۍ امہِ خٲطرٕ واریاہ اَصٕل